آ اَسہِ چھِ ٹالیٹ گَرِ تَتھ چھِ واریاہ فٲیدٕ گۄڈنِکۍ فٲیدٕ چھِ یہِ بیٚمارِ وٮ۪مارِ چھَنہٕ وۄتھان کینٛہہ بیٚیہِ چھِ آب سورُے کینٛہہ آسَن تَتٮ۪ن فیسَلٹی اٮ۪ویلیبٕل اگر نہٕ یہِ ٹویلیٹ آسہِ ہا گَرِ تیٚلہِ اوس اَسہِ نٮ۪بَر پٮ۪وان نیرُن تَمہِ سۭتۍ چھِ بٮ۪مارِ وۄتھان ڈٮ۪نٛگِو مَلیریا ہُتھ کٲٹھۍ چھِنہٕ أسۍ بٮ۪مارِ وۄتھان کینٛہہ تَمہِ سۭتۍ چھِ أسۍ بٔچِتھ روزان بیٚیہِ چھِ أنٛدرٕ کَنۍ أسۍ پرٛایویسی مِلان نٮ۪برٕ کَنۍ چھَنہٕ مِلان پرٛایویسی کھُلے عام کینٛہہ تَمہِ سۭتۍ چھِ واریاہ بٮ۪مارِ تہِ وۄتھان